اسلامُ علیکُم آ تُہۍ چھِو حظ ٹھیٖک اَہَن حظ کیٛاہ حظ چھُو تۄہہِ ہٮ۪ون اَہَن حظ بیٚیہِ تۄہہِ چھُو حظ مطلب یہِ چھُو حظ گَرَس خٲطر ضروٗرت فٔرنیٖچَر کِنہٕ آفسَس خٲطر اکھ مطلب اگر تۄہہِ گَرَس خٲطرٕ چھُ تیٚلہِ آسٮ۪و تۄہہِ صوفا سٮ۪ٹ ضروٗرت بیٚیہِ آسٮ۪و تۄہہِ ٹیبُل تہِ ضروٗرت آ اَہن حظ سُماٹ فٔرنیٖچَر سُہ حظ چھِ اَسہِ بیٚیہِ چھِ اَز چھُ اَسہِ نوٚو پرٛوڈَکٹہٕ آمُت تَتھ چھِ مطلب ٹیبلَس منٛز اورٕ سِکریٖن آسان تہٕ سُہ گژھوٕ حظ تۄہہِ وُچھِو حظ تۄہہِ چھُو گَرَس خٲطرٕ ضروٗرت اکھ حظ چھُو تۄہہِ لابی خٲطرٕ ضروٗرت یہِ کیٛاہ وَنان فٔرنیٖچَر صوفا سٮ۪ٹ بیٚیہِ ٹیبُل اَکھ بیٚیہِ چھُ آسوٕ تۄہہِ کُٹھٮ۪ن خٲطرٕ تہِ ضروٗرت مطلب ہُم صوفا ہِش چیر آ تِم تِم چھِ سٲری تۄہہِ سُماٹ ضرورت ٹھیٖک حظ چھُ تِم حظ میلٕنۍ یہِ کیٛاہ وَنان یُس یہِ ٹیبُل چھُ نوٚو آمُت سُہ تھاوٕ حظ بہٕ اکٲے چھِ تہٕ اکٲے چھِ تتھ اَکٕے حظ چھُ تَتھ چاے واے خٲطر ہولڈَر یِوان بیٚیہِ حظ چھِ تَتھ چارجِنٛگ پوایِنٛٹ یِوان بیٚیہِ چھِ تَتھ یِوان مطلب یہِ سِک سِکریٖن اورَے اِمبیڈِڈ مطلب تَتھ تَتھ پٮ۪ٹھ چھِ ہٮ۪کان کَنٹرول کٔرِتھ فین وین یِمَے سُہ چھِ کَنیکٹہٕ گژھان بَس حظ ییٚتی بیٚیہِ چھُ صوفاہَس مےٚ یِوان یہِ بَٹَن وَٹَن سُہ چھِ رِکلینَر سیٖٹ سُہ چھُ پَتھ برٛونٛٹھ گژھان بَٹنَن پٮ۪ٹھ تہٕ بیٚیہِ چھِ تِمَن تہِ آسان یہِ چارجِنٛگ پوایِنٛٹ وارجِنٛگ پوایِنٛٹ اَہَن حظ بیٚیہِ چھُ مطلب یہِ تۄہہِ چھُو اَکھ زٕ ٹیبُل ایٚکسٹرا ضروٗرت تِم ہٮ۪کو أسۍ تۄہہِ تِم آ اَہَن حظ آ تُہۍ یِیِو حظ وُچھِو اَہَن حظ یَتھ حظ یہِ شیٖشہِ چھُ وۅتھان تھوٚد سُے ہیٛوٗ چھُ آ آ وُڈن تے چھُ ٹھیٖک حظ چھُ أسۍ حظ کَرو دۄیہِ ترٛیہِ دۅہۍ یہِ ڈِیلؤر تۄہہِ یہِ گَژھوٕ تۄہہِ ٹوٹَل پٕنٛژٕہ ساس تانۍ سورُے اگر حظ تُہۍ ڈیلِؤری نِیِو پانَے تیٚلہِ کَرو ساس زٕ ساس کَم مگر اگر ڈیٚلِؤری چھِ یورَے دِنۍ تیٚلہِ چھِ برابر تیٛوٗتُے ٹھیٖک حظ تیٚلہِ کَرو أسۍ یورَے مگر تَتھ گژھِ نہٕ ڈِسکاوُنٛٹ کیٚنٛہہ اگر تُہۍ پانَے نِیِو ڈیٚلِؤری تیٚلہِ کَرو أسۍ ڈِسکاوُنٛٹ ٹھیٖک حظ چھُ